ہیٚلو ہیٚلو آ اَچھا اَچھا ؤنِو سا آ آ یِمن کیٛاہ سا چھِ گژھان ریٹ ترٛےٚ ہَتھ ژور ہَتھ ساڑ ترٛےٚ ہَتھ ڈاے ہَتھ گِلاس کیٛاہ سا چھِ گژھان ہَتھ رۄپیہِ تُمبکھ نارِ تہِ چھِ گژھان ڈۅڈ ہَتھ رۄپیہِ زٕ ہَتھ مُختٔلِف قٕسمَن ہِنٛز آ آ آ آ سورُے یہِ تۄہہِ ایٹم چھُو نا نِیُن تہِ چھُ ییٚتی سورُے اَہَن حظ آ آ آ تِم تہِ چھِ تِم تہِ چھِ مےٚ کیٛاہ سا چھُ ییٚتہِ بِی ہاما چوک

اَدٕ سا اَدٕ سا مےٚ ؤنۍ زیٚو تُہۍ تَمام حظ سورُے یہِ تُمبکھ نارِ گِلاسہٕ کَتریو بانہٕ کینزٕ ٹوٗرِ پیٛالہٕ یِم ٹوٗرۍ ہِیٛوٗ تِم لۄکٕٹۍ تِم تہِ چھِ أسۍ کٕنان تۄہہِ یہِ ضروٗرت آسِو تُہۍ یِیِو توتُے تُہۍ ؤنۍتَو زٕ دۄہ برٛونٹھ تہٕ أسۍ ہاووَ تۄہہِ آ کرو کَنسیشن کَرو تَتھ ما ہیٚکہِ گٔژھِتھ کَنسیشَن اَگر تۄہہِ واریاہ چھُو ضروٗرت تَتھ ما ہیٚکہِ کَنسیشَن گٔژھِتھ آ تُہۍ ییٖزیٚو تُہۍ ؤنۍ زیٚو زٕ دۄہ برٛونٛٹھ تہٕ کیٚنٛہہ چھُنہٕ أسۍ تھاوو تۄہہِ ؤنِتھ کوٚت وٲتۍزیٚو کیٛاہ کٔرۍزیٚو آ اَصٕل پٲٹھۍ فیسَلٹی اَصٕل اَصٕل اَصٕل فیسَلٹی گۄڈٕ یہِ چھُنہٕ اَدٕ حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ دییٖزیٚو آردڑ تہٕ أسۍ کرو یِم سورُے مطلب کیٛاہ چھُو تۄہہِ ضروٗرت کیٛاہ نہٕ چھُو ضروٗرت سُہ تھاوَو أسۍ اتہِ أنِتھ اَتھ اوس نہ کھسان یوٗ ٹی جی اَتھ چھُ آسان دوٚر مِٹیٖریَلٕے لٲگِتھ أسۍ چھِنہٕ یہِ ڈُبلِکیٹ مِٹیٖریَل آسان کیٚنٚہہ تُہۍ وُچھِو اَکہِ لٹہِ تُہۍ یِیِو تۄہہِ باسیٚو نہ پَتہٕ اَتھ کُس مِٹیٖریَل اوس تُہۍ گٔژھِو کَرٕںی تٲریٖف کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پرواے یِیِو تُہۍ فِلحال یِم کٔرِو تُہۍ آرڈر کمہِ دۅہ کٔرِو تُہۍ نِیو تہٕ کیٚنٛہہ چھُنہٕ پَرواے

اَدٕ حظ اَدٕ حظ اَدٕ حظ تُہۍ ؤنۍزیٚو کَمہِ آ اَدٕ سا اَدٕ سا تُہۍ ییٖزیٚو پَگاہ تہٕ کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ یہِ ضروٗرت آسہِ سُہ میلوٕ تۄہہِ تَتیتھ آ وُچھِو وُچھِو تۄہہِ لَگوٕ وُچھنَس منٛز ٹایم آ نہ حظ لالا جی وُچھ نہٕ کانٛہہ یہِ ثواب مَگر لَگوٕ تۄہہِ سون مِٹیٖریَل گژھِو تۄہہِ یُن ماننہٕ یُس اَسہِ میٹیٖریَل اَدٕ سا بِہِو رۄبس